یُس اَسہِ سٲنِس یہِ بارہمولہ ڈِسٹرک چھِ یَتھ منٛز چھِ بےٚ روزگٲری چھِ ییٚتہِ واریاہ غریٖبی چھِ واریاہ غریٖبی سۭتۍ چھُنہٕ ہٮ۪کان کیٚنہہ بَچہٕ چھِ تِم بِچٲرۍ چھِنہٕ ہٮ۪کان برۄنٛہہ کُن پٔرِتھ تہِ یُس تِمَن پَرٕنُک اَکھ خواب چھِ آسان سُہ چھِنہٕ تِمَن پوٗرٕ گژھان کِہیٖنۍ تہٕ یُس تِمَن اَکھ پَنُن اَکھ اگر کارٕبار یہِ کَرٕہَن تَتھ کارٕبارَس منٛز چھُنہٕ یِمَن تیوٗتاہ تہِ یہِ مِلان کیٚنہہ ییٚمہِ سۭتۍ تِمَن سٔہ ڈۄکھ میٚلہِ ییٚمہِ سۭتۍ تِم پَنُن کارٕبار ہٮ۪کہٕ ہَن یہِ کٔرِتھ شُروٗع ہٮ۪کہٕ ہَن کٔرِتھ تہٕ گۄڈٕنٮ۪تھ چھِ با یَتھ منٛز یُس بارہمولہ چھِ ییٚتہِ ہسا چھِ تعلیٖمہِ یافتہٕ چھِ ییٚتہِ واریاہ تعلیٖم چھِ ییٚتہِ واریاہ لُکَن منٛز مگر یہِ چھِ اَکھ بوٚڈ ڈِسٹرک یہِ بارہمولہ ڈِسٹرکَو منٛز باقِیَو ڈِسٹرکَو منٛز بوٚڈ ڈِسٹرک اَتھ کیٛاہ چھِ اَتھ حظ اَتھ ڈِسٹرکَس اَتہِ ہسا چھُنہٕ أکِس یعلیٖم یُس ییٚمِس یُس یہِ جوان چھِ تٔمِس ہسا چھِ روزگار چھِنہٕ ہٮ۪کان تٔمِس مِلِتھ کِہیٖنۍ اگر گورمنٹ کیٚنہہ یہِ چھِ کڑان کیٚنہہ یہِ چھِ کڑان جابٕکۍ یِم گۄڈٕنٮ۪تھ چھِ آسان تَتھ منٛز کَم یوٚرٕ چھِ اَتھ پاپٕلیشَن یَتھ ڈِسٹرکَس واریاہ گۄڈٕنٮ۪تھ واریاہ زیادٕ تہٕ مگر ییٚمہِ ساتَن ییٚتہِ یہِ چھِ نٮ۪ران تٔمۍ ساتہٕ چھِ آسان ییٚتہِ کٔژتٲنۍ یِم چھِ آسان سیٖٹہٕ ییٚتہِ اگر کانٛہہ نوکری ہُنٛد کانٛہہ یہِ چھِ نٮ۪ران تہٕ تٔمۍ کِنۍ چھِ ہٮ۪کان ییٚتہِ ییٚلہِ ہوٚرٕ آسہٕ پَنٛنٕے یہِ ٲسۍ پاپٕلیشَن ژٕر یَتھ بارہمولہ ڈِسٹرکَس یَتھ چھِ یِوان کَم یہِ دِنہٕ یَتھ چھِنہٕ ہٮ۪کان یَتھ چھِ بیٚیہِ چھِ بےٚ روزگٲری واریاہ روزگارٕچ یہِ چھِ ییٚتہِ جوانَن منٛز پٔرِتھ لیکِتھ جوان چھِ تِمَن منٛز چھِ روزگٲری روزگار چھُنہٕ تِمَن منٛز کِہیٖنۍ تِم بِچٲرۍ چھِ پٔرِتھ لیٚکِتھ موٚزوٗرۍ کَرٕنَس خٲطرٕ گژھان پَتہٕ مجبوٗر تِکیٛازِ ییٚلہِ نہٕ یِمَن پَتہٕ روزگارٕے مِلیو یا تیوٗت کانٛہہ یہِ چھُ ییٚمہِ سۭتۍ یِم پَنُن کارٕبار ہٮ۪کہٕ ہَن یہِ کٔرِتھ شُروٗع کٔرِتھ اگر گورمنٹ تِمَن ہٕنٛدِ خٲطرٕ تیوٗت کیٚنہہ یہِ کَرِہا سِٹاٹ کانٛہہ یہِ ییٚمہِ سۭتۍ تِمَن تِمَن تہِ یَتِکۍ یِم جوان نَوجوان چھِ یِم بےٚ روزگار نَوجوان چھِ تِمَن میٚلِہا روزگار تہِ مگر تیُتھ سپوٹاہ چھُنہٕ ییٚتہِ کیٚنہہ تہٕ یا ییٚتہِ چھِ زیادٕ پہمتھ چھِ یَتہِ چھِ روزگار چہِ کٔمی واریاہ زیادٕ ہوٚرٕ چھِ یہِ واریاہ بوٚڈ ڈِسٹرک بٔڈِس ڈِسٹرکَس گژھان زیادٕے پہمتھ یہِ آسٕنہِ گورمنٹ سُنٛد سَپوٹ مگر تیوٗتاہ تہِ سَپوٹ چھِنہٕ یَتھ ڈِسٹرکَس منٛز گورمنٹہٕ سُنٛد کِہیٖنۍ وٕنۍ اگر یَتَس کانٛہہ ہٮ۪کہِ ہا پَنُن کارٕبارَس ترقی مگر تَتھ چھِ کران پٮ۪ٹھٕے کِنِیٚتھ تمیُک باو چھِ آسان کَم گومُت یتھ چھُنہٕ تیوٗتاہ یہِ باو مِلان اگر زٔمیٖندار کَرٕہَن پَنُن کانٛہہ کارٕبار سِٹاٹ تَتھ چھُنہٕ یِوان تِمَن تیوٗتاہ بہِ ماوٕزٕ دِنہٕ تَتھ کِہیٖنۍ یا ژوٗنٛٹھٮ۪ن ہُنٛد کَرٕہَن تَتھ تہِ چھُنہٕ تران تَتھ چھِ پٮ۪ٹھٕ وٕ ریٹ والان دۄہ کھۄتہٕ دۄہ کھالنہٕ بَجایے چھِ تِمَن ریٹ والٲنی تہٕ ییٚمہِ سۭتۍ تِم بِچارٕ پَتھ چھِ گژھان یَتِکۍ یِم جوان تہٕ ہورٕ چھِنہٕ تِمَن پَرٕنہٕ سۭتۍ پٔرِتھ لِیٚکِتھ چھُنہٕ تِمَن روزگار تہِ مِلان کِہیٖنۍ تِکیٛازِ یوٚرٕ چھِ یہِ بوٚڈ ڈِسٹرک یَتھ چھےٚ نہٕ تیٖژاہ فیسلٹی چھنہٕ ییٚتہِ تیٖژاہ کِہیٖنۍ وٕنۍ اگر بِچارٕ پَنُن کانٛہہ کاربار کھولان تَتھ تہِ چھُنہٕ یِمَن تیوٗتاہ سَپوٹ یِوان کرانہٕ کِہیٖنۍ ییٚتہِ چھِ أکِس جوانَس چھِ پٮ۪وان ییٚتہِ واریاہ مُشکِلات وٕچھٕنۍ واریاہ مُشکِلات چھِ پٮ۪وان تٔمِس وٕچھٕنۍ تھوٚر چھِ یہِ ڈِسٹرک سٲلِم منٛزَن تعلیٖم چھِ ییٚتہِ واریاہ اَصٕل پٔرِ پرٮ۪تھ أکِس چھِ چاہت پَرُن کیٚنہہ حٲصِل کَرُن کُنہِ اصٕلہِ یَتھ پٮ۪ٹھ واتُن مگر ییٚتہِ کیٛاہ چھِ ییٚتہِ چھِنہٕ یَتھ ڈِسٹرکَس منٛز گۄڈٕنٮ۪تھ اَکھ جاب ییٚتہِ چھِ آسان کٔژتٲنۍ سیٖٹٕے مگر ہوٚرٕ چھِ یہِ ڈِسٹرک چھِ واریاہ بوٚڈ پاپٕلیشَن چھِ ییٚتہِ واریاہ بٔڑ مگر أکِس روزگار کِس معملس منٛز ییٚلہِ اورٕ سیٖٹہٕ آیہِ کٔژ تانہِ تھٕے پَتہٕ چھِنہٕ ہٮ۪کان تَتہِ تَتہِ کۭتیاہ لَگَن پَتہٕ تِمَو منٛز تٔمۍ کِنۍ اگر یَتھ ڈِسٹرکَس منٛز اگر ییٚتہِ یہِ چھِ نٮ۪ران ییٚتہِ تھاوٕہَن سیٖٹہٕ تٔمۍ حسا اگر ییٚتہِ یہِ چھِ ژٕر تہٕ ییٚتہِ تٔمی حسابہٕ گژھَن ییٚتہِ سیٖٹہٕ تہِ تھاونہِ تہٕ بیٚیہِ چھِ اگر یہِ آسہِ ییٚتہِ چھِ گژھان اگر کُنہِ کانٛہہ بَچہٕ پَرنَس منٛزَن کانٛہہ ایٚگزام چھِ دِوان کانٛہہ کَمٛپِٹیٹیوٗ ایٚگزام یا کانٛہہ تہِ ایٚگزام دِیہِ پَنٛنِس پَرٕنَس منٛزَن یَتھ چھِ بارہمولہ ڈِسٹرکَس چھِ نِوان یَتھ چھِ پٮ۪وان یَتھ چھِ زیادٕ گژھان کَٹ آف گژھان زیادٕ یَتھ بارہمولہ ڈِسٹرک